ہیٚلو سلام علیکُم بَس ٹھیٖک اَتھ چھِ پَتَے شاٹیج مال چھِ بنٛد پٮ۪ٹھٕ آ صُبَحس واتَن تۄہہِ کۭتیٛاہ چھُ ضروٗرت

آ صُبَحس کھالہٕ بہٕ گاڑِ یِم صُبَحس سوزٕ بہٕ اوٗرۍ یِم واتَن پانٛژھ بَجے آ صُبَحس واتَن